بیشک چھِ اَکھ اِنسان کھیل کوٗد سۭتی ہمیشہ تنٛدرُست روزان اَگر نہٕ اَکھ اِنسان کھیل کوٗدَس سۭتۍ کَرِ کینٛہہ تیٚلِہ ہیٚکہِ نہٕ سُہ اَکھ اِنسان مطلب زانٛہہ صحت منٛد یا تنٛدرُست روٗزِتھ پَرُن کَرُن تِہ چھُ أکِس اِنسانس خٲطرٕ تیوٗتاہ ضٔروٗری یوٗتاہ کھیل کوٗد چھُ ضٔروٗری کھیل کوٗد سۭتۍ چھُ اکھ اِن أکِس اِنسان سُنٛد مُستقبِل بَنان تمہِ سۭتۍ چھُ تیٚمِس واریاہ فٲیِدٕ مِلان سُہ چھُ یٮ۪کان پنٕنۍ زنٛدٕگی آرام سان گُزٲرِتھ تیٚمِس چھُ نہٕ پتہٕ کُنہِ تہِ چیٖزُک ٹیٚنشَن روزان کینٛہہ کیازِکہِ أزۍکِس زمانَس منٛز چھِ پرٮ۪تھ کُنہِ حِسابہ اَگر وٕچھو کُنہِ تہِ کھیل کوٗد منٛز ہر کُنہِ حِسابہٕ چھُ پَنُن مُستقبِل پنٛنہِ پنٛنہِ حِسابہٕ مُستقبِل بنان چاہے کانٛہہ کٲنٛسہِ پَتہٕ کم مِلہِ یا زیادٕ مِلہِ البتہ پرٮ۪تھ پرٮ۪تھ کانٛہہ چھِ پنٕںۍ زنٛدٕگی اَصٕل پٲٹھۍ پَتہٕ گُزاران ییٚلہِ سُہ کُنہِ کھیل کوٗدَس سۭتۍ چھُ روزان اَمہِ سۭتۍ چھِ صحت تہِ روزان اَمہِ سۭتۍ چھِنہٕ مطلب کانٛہہ کُنہِ بُرٕ کامیو سۭتۍ بُرٕ کامٮ۪ن منٛز شٲمِل گَژھان کینٛہہ اَمہِ سۭتۍ چھُ اَکھ اِنسان امہِ سۭتۍ چھِ اَکھ اِنسان مطلب تَمام اَوزار چھِ أمۍ سٕنٛد تِم چھِ ہمیشہ ٹھیٖک روزان اَکھ اِنسان چھُ اَمہِ سۭتۍ مطلب فرٛی روزان یُس أمۍ سُںٛد برےٚ دٮ۪ماغَس منٛز چھِ آسان غلط خیال ویال تِم چھ دوٗر أمِس گَژھان میون وَننُک غرٕض چھِ یہِ کہِ اِنسانَس پَزِ پرنَس سۭتۍ سۭتۍ کھیل کوٗد تِہ کَرُن ضٔروٗری